مےٚ اوس گۄڈٕنیتھ فیورِٹ سبجکٹہٕ گوٚو مےٚ گۄڈٕنٮ۪تھ اوس مےٚ اِنگلِش پتہٕ گوٚو کشمیٖری تہٕ اَز ییٚلہِ مےٚ تِکیٛازِ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ اوس نہٕ اَسہِ کشمیٖری تگان پرُن کیٚنٛہہ ییٚلہِ اَسہِ سکوٗلن منٛز کشمیٖری پرنأیِکھ کشمیٖری لیٚکھنأیِکھ پتہٕ اوس مزٕ یِوان زبردس اَتھ سبجیکٹس پرنس اَتھ سبجیکٹس اوس واریاہ زیٛادٕ مزٕ یِوان پتہٕ اوس لیٚکھنس منٛز تہِ اَسہِ سبجیکٹس منٛز مزٕ یِوان مےٚ چھ امہِ موجوٗب یہِ پسند تاکہ اَتھ منٛز ہیٚکو أسۍ پانہٕ مطلب سونٛچہٕ بغٲر تہِ ہیٚکو أسۍ کُنہِ تہِ سوالس جواب دِتھ کشمیٖریس منٛز تِکیٛازِ کشمیٖری چھ اَسہِ مدر ٹنٛگ یہِ چھ اَسہِ سہل اَسہِ گژھان سمجُن تہِ لیٚکھُن تہِ مگر گۄڈٕ چُھ ضروٗری ییٚلہِ اِنسان اَتھ پرِ تیٚلہِ چُھ اَتھ مزٕ یِوان پتہٕ پرنس منٛز تہِ تہٕ لیٚکھنس منٛز تہِ